ییٚتہِ سانہِ سٲنِس ایریاہَس منٛز چھِ زیادٕ تَر یِم گُجِر بٔکٕروال زیادٕ روزان گُپوارہَس مَنٛز چھِ کیرَن سایڈَس روزان مےٚ گُجِرۍ یِم کیٛاہ چھِ کَران یِم چھِ زیادٕ تَر گژھان پَتہٕ سرینگرٕے بَسنہِ مگر چھِ اَصلی یِم اَتہِ کِنۍ اۭں بیٚیہِ یِمَن کیاہ چھِ پیٚوان یِمَن چھِ مطلب واریاہ پَرنَس منٛز سختی یِوان اَتہِ مگر موسٹ زیادٕ تَر چھِ أمۍ گَژھان شَہرٕے یِوان پَرٕ پٔرِتھ اَتھ منٛز چھِ ٹرایبٕس یِمے یِوان یِمے گُجر بَکٕروال چھِ پَتہٕ اگر وٕچھو سٲنسٕے سٹیٹَس منٛز چھِ یِوان اَپٲری گُریز چھِ تَتہِ کیاہ چھِ مطلب یِمَن تَتہِ چھِ واریاہ شیٖن پیٚوان تِمَن چھِ واریاہ سختی پیٚوان تُلٕنۍ تِمَن چھُ پاوَر چھُنہٕ آسان تِمَن سیوٚد سیوٚد مطلب روڈ چھِنہٕ آسان تِمَن کِہیٖنۍ تِمَن چھِ گژھان تور چھِ گژھان وَتھٕے بَند شیٚن رٮ۪تَن مطلب تِم چھِ ٹوٹَل گژھان کَٹ اَسہِ نِش تہٕ ایٚجوکیشَن مطلب تٕمَن چھِ تَپٲرۍ تہِ کٔمی ہیلٕتھ مَطلَب اگر بٮ۪مار کانٛہہ پیٚیہِ تٕم ہیٚکہٕ نہٕ واتنٲیِتھ چھِنہٕ ہیٚکان تِم اَصٕل پٲٹھۍ جلدی کِہیٖنۍ ہَسپَتال بیٚیہِ کیاہ چھِ اَتھ وَنان یور تہِ اگر وٕچھو أسۍ کَپوارہ سایڈَس کیرَن کِنۍ یا اَپٲری ہَنٛدوارا سایڈٕ اَپٲری بَنٛگَس وَنٛگَس تَپٲرۍ چھِ تٕم گُجِر وُجر روزان تِمَن کیٛاہ چھِ تِمَن چھِ تِمَن چھِ تِمَن چھِ پیٚوان کٲم کَرٕنۍ تِم چھِ تَتھ جو یِہٕے آسان مَکان بَنٲیِتھ ہَچِو مَکان گاسہٕ تَتھ آسان پٮ۪ٹھ وٮ۪ٹھ تِمَن تہِ چھِنہٕ مَکان تہِ آسان اَصٕل پٲٹھۍ بَنٲیِتھ کِہیٖنۍ تہِ ییٚتہِ مَکان چھِ آسان تِمَن اَڑٮ۪ن رِسورس چھِنہٕ تِمَن کِہیٖنۍ کیٛاہ چھُکھ رِسورس تِمَن چھِنہٕ بِچارٮ۪ن مطلب پَتہٕے آسان دُنہِچ زیادٕ چھِ چٲرۍ آسان ییٚمہِ ساتہٕ چھِ گژھان یِمہٕ یِمنٕے یِمَن جاناوَارَن نِوان پانَس سۭتۍ اورٕ یورٕ آسان چھِ یِمنٕے سۭتۍ یِم کَران تہِ بیٚیہِ چھِ یور تہِ گُریز کِنۍ یُس چھِ تِمَن چھِ تورٕ مطلب یِہَے شیٖن سۭتۍ تِم کیاہ چھِ کَران تِم چھِ پَتہٕ یِم سبزی وَبزی چھِ آسان تِم تِم چھِ سُہ زٔمیٖنَس تال تھاوان سٹور یا اَکھ ہٹہٕ بَناوان تٔتھۍ منٛز تھاوان اَپٲری اگر گژھو گژھو أسۍ گاندَربَل کِنۍ تور چھِ پَستوٗنۍ تِم چھِ تِم چھِ أمیٖر چھِ تِم واریاہ زیادٕ مگر مطلب تِمَن چھِنہٕ تِم چھِ کَتھ تہِ کَران اَلَگ لینٛگویجِچ تِمَن بَدَل یور یِتھٕے پٲٹھۍ یورٕ یِمن کُپوارا یِم کیرنٕکۍ چھِ تٕم تہِ چھِ کَران بَدَل بوٗلۍ یور اَگَر گَژھو بارہمولہ کِنۍ تور چھِ اوٗڈی ہِنٛدۍ تور اَسلام آباد کھیٚنۍ چھِ تِم چھِ واریاہ دوٗر تِمَن چھِنہٕ تورٕ گاڑِ سہل سہل آسان وَقتَس پٮ۪ٹھ چھِنہٕ تِم ہیٚکان کُنہِ جایہِ وٲتِتھ تہِ کِہیٖنۍ تِمَن چھِ واریاہ مُشکِلات یِوان کَرنہٕ مطلب بٔتھِ پیٚوان